کانٛہہ یوٹیوب چینل چھنہٕ مےٚ کہینۍ مگر سوشل میڈیا ایٚکاونٹ چھُ مےٚ تمہِ سۭتۍ ہیٚوچھ مےٚ یہِ زِ ونکیٚن کتھ کٔنۍ چھ ہیٚکان یتھ دورس منٛز أسۍ پنٕنۍ لایف گزٲرتھ یا لایف سٹایل پنُن کتھ کٔنۍ چھُ اسہِ چینج کَرُن یا باقٕے چیز وَتھُن بیٚہُن یہِ ہیٚوچھ مےٚ تمہِ ایٚکاونٹہٕ پٮ۪ٹھ تہٕ اگرے اسہِ پہ پانس اندر کانٛہہ سکل آسہِ یہِ ہیٚکو أسۍ تتھ پٮ۪ٹھ بٲیتھ یا کانٛہہ کانٛہہ چھِ آسان کٲنٛسہِ چھ آسان لنگویج کانٛہہ تگان سُہ چھِ ہیٚکان تتھ پٮ۪ٹھ تم کھٲلتھ یا کٲنٛسہ چھِ آسان کانٛہہ آرٹ سُہ چھ ہیٚکان تتھ پٮ۪ٹھ سُہ تراوتِھ کوٚمنکشنس منٚز ہیٚکان پنُن سکل تراوتھ کٲنٛسہِ چھ آسان کانٛہہ آرٹ کانٛہہ چھ آسان پینٹنگ تگان سُہ چھ پنٕنۍ پینٹنگ بناوان تہٕ سوشل میڑیا ہس پٮ۪ٹھ پوشٹ کران تہِ تتھ پٮ۪ٹھ چھ تٔمس وِوٲرس یوان لایکس یوان تمہِ کنۍ چھ تٔمۍ سُنٛد آرٹ نوٚن یتھے کنۍ چھ أسۍ ہیٚکان سوشل میڑیا ہس پٮ۪ٹھ پنُن آرٹ ہاوتھ